سکوٗم پوش یا کانٛہہ تہِ کُل لاگان چھُ پنٛنِس آنٛگنَس منٛز یا پنٛنِس پَنٛنہِ وارِ منٛز تہٕ ییٚمہِ ساتہٕ سُہ کُل وۄبدان چھُ یا سُہ سُہ پوش چھُ دِوان یا سُہ تَتھ فُلے نیران چھُ تہٕ اِن تمہِ ساتہٕ چھُ اِنسان وارِیاہ زیادٕ خۄش گَژھان ژٕ أمِس چھُ باسان زِ یۄس ہَسا مےٚ اَتھ پٮ۪ٹھ محنت کٔرمٕژ چھُ یا یُس ہَسا مےٚ اَتھ پٮ۪ٹھ پَنُن ٹایم دیُتمُت چھُ سُہ ہَسا چھُ وٕنکٮ۪س رَنٛگ اَنان یا سُہ ہَسا گٔے کامیاب میٛانہِ محنت ہَسا گٔے کامیاب سۄ گٔے نہٕ زایہِ کیٚنٛہہ تہٕ أمۍ سٕنٛدِس دِلَس میانِس دِلَس منٛز ہَسا چھُ اَکھ خوشی یِوان اَکھ احساس یِوان زِ واقعٕے محنت کَرنَس چھُ موزوٗرۍ آسان تہٕ یُس محنت کَرِ تٔمۍ سُنٛد زِندگی ہُنٛد گاڈَن یا باغ یا کُلۍ یِم تِم وۄپدٲومٕتۍ آسان تِمَن چھُ اِتھَے کٔنۍ أکۍ وِز بَہار یِوان ییٚمہِ ساتہٕ سُہ تَتھ پٮ۪ٹھ محنت کَران چھِ اور أکِس زٔمیٖندار سٕنٛدِ خٲطرٕ چھُ آسان یہِ وارِیاہ وارِیاہ خوشی ہُنٛد مقام ییٚمہِ ساتہٕ سُہ پَنٛنِس آنٛگنَس منٛز یا وارِ منٛز پوشَن یا کُلٮ۪ن یِم تٔمۍ وۄبدٲومٕتۍ آسن تِمن چھُ سُہ ویٚژھا وُچھان زِ یِم ہسا چھُ بالکُل لہراوان تہٕ یِم ہسا چھِ بالکُل چمک دمکھ چھِ یِمن یِمن چھُ وٕنۍ کٮ۪س بالکُل اکھ جوٲنی منٛز تو تیٚمہِ ساتہٕ چھُ أمِس یہِ احساس تہِ گژھان زِ میون ہُہ مُستقبل ہسا چھُ بالکُل روشن تاکہِ میٲنِس گاڈنَس منٛز میٲنِس باغَس منٛز چھِ پوش تہٕ کُلۍ وۄبدیمٕتۍ تہٕ أمِس چھُنہٕ أمِس چھُنہٕ مستقبَلٕچ کانٛہہ تہِ پریشٲنی سَتاوان کِہیٖنۍ تہٕ أمۍ سٕنٛدِ خٲطرٕ چھُ یہِ وارِیاہ خُشیَن کَتھ آسان